ہٮ۪لو اَلسلامُ علیکُم أسۍ حظ یہِ تُہۍ چھُو حظ پٕلازا وٲلۍ اَسہِ حظ ٲس ژوٚٹ ضوٚرَتھ اَسہِ حظ ٲس زٕ ژور پانٛژھ قٕسٕم آ اۭں گَرٕ چھُوا اَنان آ مےٚ أنۍزیو گَرَے تہٕ مےٚ یہِ مےٚ چھِ پٔژھۍ صُبحَن تَوَے آ کیک پیشٹری بیٚیہِ أنۍزِ سُہ تولہٕ ژوٚٹ چھَنہ کھوٗفرٕ دار سۄے أنۍزیو تِم زٕ ژور قٕسٕم چھُو تِم تِم آسان تہٕ آدٕ سا وعلیکُم السلام